بہٕ چھَس زامٕژ نَو اکتوٗبَر زٕساس تہٕ زٕہَس منٛز میٛٲنۍ بیٚنہِ چھِ زامٕژ ژوٚدہ اگست نَیِنٹیٖن نیِنٹی سٮ۪ونَس منٛز میٛٲنۍ بیٚنہِ چھِ زامٕژ اَٹھوٚوُہ جُلایی زٕساس تہٕ سَتَس منٛز میٛٲنۍ فرٛنڈ چھِ زامٕژ اَٹھوٚوُہ جوٗن زٕساس تہٕ زٕہَس منٛز میون مےٚ چھِ کٔرمٕژ نٔرسِنٛگ زٕساس تہٕ زٕتوٚوُہَس منٛز